أسۍ چھِ کولگامہِ ڈسٹکس منٛز روزان وٲلۍ ییٚتۍ چھِ واریاہو قٕسمن ہٕنٛدۍ فَصل وۄپداوان أسۍ یِم کیٚاہ چھِ رازمہ مۄنٛگ مَہا رُما دانہِ واریاہ واریاہ گاسہٕ بیول ژوٗنٛٹھِ بیول وَوان بٔڑ کُلۍ چھِ آسان تَتھ چھِ فَصٕل نیران ژوٗنٛٹھٮ۪ن ہُنٛد اَصٕل خاص کَر چھِ ییٚتہِ أسۍ چھِ یِہوے اَپریٚلَس منٛز بیول وَوان دانہِ بیول وَوان تھجوانن منٛز پَتہٕ چھِ اکھ زٕ رٮ۪تھ لگان تَتھ پَتہٕ چھِ أسۍ تَتھ تَتھ چھِ وَنان تھل سۄ تھل چھِ أسۍ اکھ اکھ لوو کَران پَتہٕ چھِ أسۍ سُہ کھہس منٛز تروان پَتہٕ چھِ أسۍ تِم سُہ روان سٲرسہِ پَتہٕ چھُ ییٚلہِ رُد ہِیوٗوَن چھُ واتن أسۍ چھِ پَتہٕ سہ تَتھ چھُ بَنان دانہِ توتانیٚتھ چھِس تراوان آب چھُ گوٚژ تَتھ آسُن خاد گٔژھ آسٕنۍ نیٚنٛدٕ گٔژھ یِنۍ کَرنہٕ تَتھ پَنٕنِس پَنٕنِس ٹایمَس پَتہٕ چھِ أسۍ تَتھ کام کَران پَتہٕ چھِ أسۍ ہرُد واتیٚتھ سُہ لونن سُہ دانہِ تَتھ چھُ دانہِ بَنن تَتھ چھُ پَتہٕ گاسہٕ تہِ بَنان گُپنَن کیُتھَن تَتھ چھُ پانَس کیُتھَن تومُل بَنن یُس أسۍ پَتہٕ وَنٛدس چھِ کھٮ۪وان یا کٕنان تہِ چھِ أسۍ گاسہٕ چھِ کٕنان یِمن گُپن چھِ آسان گرِ تِم چھِ تھاوان گُپنن ہٕنٛدۍ خٲطرٕ گاسہٕ یا یِمن گُپنن تِمَن چھ تِم چھِ سُے گاسہٕ تھاوان گرِ اَسہِ چھُ واریاہ فٲٖیِدٕ اَسہِ چھُ کۄلگٲمۍ ڈسٹکس منٛز واریاہ چیٖز مِلان یِمن ہُنٛد اَسہِ واریاہ واریاہ زیادٕ فٲیِدٕ چھُ آسان أسۍ چھِ رازمہ کٕنان گرِ أسۍ چھ مونٛگ کٕنان گرِ مہا کٕنان پانَس تہِ تھاوان کٕنان تہِ اَسہِ چُھ واریاہ فٲیِدٕ تَمہِ سۭتۍ مِلان یا مطلب گاسہٕ بیول چھُ أسۍ چھِ گُپن اسہِ چھ گُپنَن اسہِ چھِ گَرِ گُپَن آسان تِمن چھِ گاسہٕ گاسہٕ بیول چھُ لونن سُہ چھُکھ وَنٛدس لَگان پَتہٕ بہارَس چھُکھ لَگان نیوٗل گاسہٕ نیوٗل گاسہٕ چُھ آسہِ آسان پَنٕنٮ۪ن پَنٕنٮ۪ن باغن منٛز اکھ چُھ تَتھ ژوٗنٛٹھۍ تہِ وَسان باغن کُلیٚن بیٚیہِ چھُ تَتھ گاسہٕ تہِ آسان تَمہِ باؤجوٗد یُس أسۍ پَتہٕ ہُمن چھِ تراوان گُپنن بہارَس یُس پَتہٕ گاسہٕ بیٚول چھُ آسان سُہ چُھکھ تراوان وَنٛدَس اَسہِ چھُ واریاہ فصٕل نیران یَتھ کولگامہِ ڈسٹکٹس منٛز